یۄس مےٚ پانس چھِ پٔرسنلی فوٹوگرافی پسنٛد بہٕ چھُ لینڈسکیپن زیادٕ پہم فوٹو تُلان تِہ تَتھ منٛز چھُس بِہ سِمٹری تِہ بیلنسنگ رول کران زیادٕ پہم یوٗز تِہ بیٚیہِ چھُس بہِ ضروٗری کانٛہہ نہ تہٕ کانٛہہ سبجکٹ تھاوان تہٕ رول آف تھأڈٕس چھُس بِہ تَتھ منٛز کران یوٗز تہٕ مےٚ چھُ پانس باسان یِہے ٹیکنیک ٹھیٖک تہٕ